وعلیکُم اَلسلام اَہن حظ ٹھیٖک اَہن حظ آ اَہن حظ

ٹھیٖک حظ چھُ تۄہہِ کۭتیٛاہ حظ کُلۍ چھِو کۄس کۄس ویرایٹی

اَہن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَہن حظ ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَسہِ ہسا چھِ اَسہِ ہسا چھِ ہیٚچھمٕژٕ یہِ پرٛوٗنِنٛگ کَرٕنۍ اَسہِ ہسا چھِ سٕکاسٹَس منٛز اَتھ متعلق کوٚرمُت کورٕس حظ تہٕ دَہ ؤری برونٹھ تَنہٕ پٮ۪ٹھ ہسا وٲژ اَسہِ کَنچی کَران تہٕ یَتھ تہِ باغَس أسۍ کیٚنچی چھِ کران تَتھ ہسا چھِ پرٛوٚڈَکشَن نیران پَتہٕ بیٚکہِ ؤریہِ اَصٕل بیٚیہِ حظ بیٚیہِ چھِ تَتھ سۭتۍ سۭتۍ آسان یہِ ڈَاکٹَر تہِ سۭتۍ سٕکاسٹُک سُہ چھُ اَسہِ گایِڈ کران وقتہٕ وَقتہٕ کَتھٮ۪تھ کیٛاہ چھُ کَرُن ٹھیٖک حظ چھِ أسۍ

ٹھیٖک حظ چھِ أسۍ ہسا یِمو نٮ۪کٕسٹ مَنڈے